أکِس اِنسان سٕنٛزِ یا سانہِ زندگی منٛز ہسا چھُ واریاہ تِم مُشکلات یِوان یِم زَن تہِ أکِس اِنسانَس پنٛنہِ زندگی منٛز پٮ۪وان چھُ وٕچھٕنۍ وٕچھٕنۍ اَکھ مُشکلات چھِ اِنسانَس زندگی منٛز یہِ آسان زِ یہِ چھِ گۄڈنِکِس سٕٹیجَس منٛز آسان أمِس چھُ سکوٗل ترٛاوان أمۍسٕنٛدِ خٲطرٕ چھِ واریاہ مُشکل آسان زِ یُس زَن تٔمِس سۭتۍ کٲم تھاوان چھِ یہِ پوٗرٕ کَرٕنۍ پَتہٕ ییٚمہِ ساتہٕ زَن تہٕ بروںٛٹھ کُن بروںٛٹھ کُن واتان چھِ یہِ کَران چھِ یہِ ایٹتھٕ پاس پَتہٕ چھِ یِتھَے پٲٹھۍ کَران ٹٮ۪نتھٕ پاس واریاہ محنت کٔرِتھ چھِ پَتہٕ ٹُوٮ۪لتھٕ پاس کَران اِتھَے پٲٹھۍ چھِ پَتہٕ گرٛٮ۪جویشَن کَران کَمپٕلیٖٹ یِتھَے پٲٹھۍ چھِ یہِ پَتہٕ نوٚو مُشکلات یِوان أمِس پی جی لایفہِ ہُنٛد ییٚمہِ ساتہٕ زَنہٕ تہِ یہِ پی جی یا گرٛٮ۪جویشَن چھِ آسان کَران أمۍ سٕنٛز لایف چھِ آسان اَمہِ ساتہٕ زَن تہٕ أمِس چھِ پونٛسَن ہٕںٛز ضٔروٗرت تہِ آسان مگر پونٛسہٕ زیننہٕ خٲطرٕ چھِ أمِس دۄیَو چیٖزو منٛز اَکھ چیٖز پٮ۪وان تَمہِ ساتہٕ سٮ۪کرِفایس کَرُن ییٚمہِ ساتہٕ زَن تہٕ یہِ دۄنوَے چیٖز چھِ اَتھَس کٮ۪تھ رَٹان اَکھ چیٖز چھِ أمِس سٮ۪کرِفایس پٮ۪وان کَرُن أمِس چھِنہٕ یہِ چھِ بَنان اَن یہِ چھِ بَنان بے روزگار ییٚمہِ ساتہٕ زَن تہِ پَتہٕ پی جی یہِ کَمپٕلیٖٹ کَران تہِ چھُ پَتہٕ چھُنہٕ گورمٮ۪نٛٹَس منٛز تِم رِسورٕس آسان کِہیٖنۍ زِ گورمٮ۪نٛٹ ہیٚکہِ أمۍ سٕنٛز لایف أمۍ سٕنٛز زندگی چَلٲوِتھ اَصٕل پٲٹھۍ زِ أمِس یِم زَن تہِ پَنٕنۍ ضٔروٗریاتہِ زندگی آسَن تِم ہٮ۪کَن پوٗرٕ گٔژھِتھ پَتہٕ کیٛاہ چھِ یہِ کَران پَتہٕ چھِ أمِس پنٛنِس مُلکَس پنٛنہِ حِساب پٮ۪وان یہِ یہِ زینان آسہِ پَتہٕ چھِ کُنہِ جایہِ پرٛایویٹ نوکری کَران بدل کانٛہہ چیٖز کَران یا پنٛنُے کَران مگر واریاہ مُشکلات چھِ أمِس یِوان زندگی منٛز کانٛہہ تہِ کٲم کَرنہٕ خٲطرٕ یِم رۄپیہِ دَہ زیننہٕ خٲطرٕ پَتہٕ چھِ یہِ یِمَن پٮ۪ٹھ قابوٗ پا لَبان چھِ یِمَن رَٹان کاپہِ مگر ییٚمہِ ساتہٕ زَنہٕ تِمَن یہِ کاپہِ رَٹان چھِ پوٗرٕ پٲٹھۍ چھُنہٕ یہِ ہٮ۪کان دُنیٲیی کٕہٕنۍ تہِ کٲم کاپہِ رٔٹِتھ بٔلکہِ چھِ أمِس أمِس بِچارَس چھُ واریاہ مُشکلات یِوان یِم مُشکلات حل کَران کَران چھِ لاسٹَس زندگی ختم گژھان تہٕ کُنہِ حَدَس تامَتھ چھِ یِمَن مُشکلاتَن پنٛنیو تجرُبو سۭتۍ یہِ کاپہِ رَ